پانٛژَن اِنٹَرنیشنَل سٕٹیٖزَن ہُنٛد ناو چھُ وَنُن اَکھ چھُ لَنڈَن بیٛاکھ چھُ دُبَے بیٚیہِ چھِ نِو یارٕک بیٚیہِ چھُ پیرَس بیٚیہِ چھُ بٮ۪نٛکاک